مےٚ حظ کَرنایے راتھ آرڈر گارنِیَرٕچ سِرَم کریٖم تِکیازِ مےٚ اوس بوٗزمُت گارنِیَرٕچ یۄس کریٖم چھِ سۄ چھِ واریاہ زیادٕ اَصٕل سِکنہٕ خٲطرٕ تَمہِ سۭتۍ چھُ اَسہِ سِکِن نَرَم تہِ روزان تَمہِ سۭتۍ چھُ یۄس خۄشکی آسان چھِ سۄ تہِ چھےٚ دوٗر گژھان تہٕ مےٚ حظ اوس پَنٕنٮ۪ن فریٚنڈَن نِش بوٗزمُت گارنِیَرٕچ یۄس یہِ کریٖم چھِ یہِ چھِ واریاہ اَصٕل تِکیازِ تِمَو دوٚپ أسۍ چھِ یِہوے یوٗز کران مےٚ تہِ حظ اَننٲو پَتہٕ سۄے گارنِیرٕچ کریٖم کٔر مےٚ آرڈر تہٕ سۄ وٲژٕ مےٚ حظ گٔے وۄنۍ آز تَقریٖبَن تَتھ ژٕ ژور پانٛژھ دۄہ مَتھان مَگر مےٚ باسے سۄ واریاہ اَصٕل کریٖم تِکیازِ مےٚ اوس بُتھ آسان تھوڑا خۄشک گوٚومُت یعنی ڈراےنیٚس ٲسۍ مےٚ بٕتھِس پٮ۪ٹھ آسان سۄ گٔے مےٚ اَمہِ گارنِیرچہِ کریٖمہِ سۭتۍ دوٗر تہٕ بیٚیہِ حظ اوس مےٚ بُتھ یِہوے تَکران ہیٚو ینہٕ پٮ۪ٹھ مےٚ گارنِیَرچ کریٖم مٔتھۍ مےٚ چھُ آسان آز سافٹ یعنی نَرٕم سِکِن واریاہ اَصٕل تہٕ مےٚ حظ باسیو تَمہِ سۭتۍ یعنی سِکِن تہِ چھُ روزان واریاہ اَصٕل سۄ بیوٹی تہِ چھِ تَمہِ سۭتۍ یِوان تہٕ مےٚ حظ باسے سۄ کریٖم واریاہ زیادٕ اَصٕل تَوے کَرنٲو مےٚ سۄ آرڈر بہٕ چھَس وَنان باقین تہِ سۄ کریٖم گارنِیَرٕچ کریٖم حظ چھِ سۄ چھِ سِکنہٕ خٲطرٕ واریاہ زیادٕ اَصٕل تہٕ سٲری ٲسۍ زیٚو سۄ یوٗز کران